کٔشیٖرِ مَنٛز ہَسا چھُ خانٛدر بَڑِ دوٗم دام سان یوان مناونہٕ تہٕ یہِ چھُ سانہِ تہذیٖبُک اکھ أہم انٛگ سانہِ خانٛدر کَرنہٕ طریقہٕ سۭتۍ چھِ أسۍ پوٗرٕ دُنیاہَس مَنٛز پرٛیٚزناونہٕ یِوان أسۍ ہَسا چھِ خانٛدر الگ اندازَس مَنٛز کران یتھ مَنٛز واریاہَن قٕسمَن ہٕنٛدۍ رسٕم تہٕ ریٚواج آسان چھِ خانٛدر چھُ لگ بھگ ستھ ٹُو ٲٹھ دۄہَن تام روزان یتھ مَنٛز مٲنٛزِ رٲژ ولیمہ رۄخصتی پھرٕ سال تہٕ ستہٕ رٲژ ہی الگ الگ رسمہٕ چھِ آسان مٲنٛزِ رٲژ ہنٛز دۄہ چھِ رشتہٕ دار ہمساے دوس سَمان تہٕ اکوۄٹٔے خوشی مناوان اَمہِ دۄہ شامَن چھِ زنان ونناوان تہٕ رۄف کران بیٚیہِ چھ یوان گیٚوَن وٲلۍ اَننہٕ یِم راتَس بٲتھ چھِ وَنان تہٕ ڈِسکو چھِ کران اتھ مَنٛز چھ اکھ نَژَن وول آسان ییٚمِس بَچہ کوٚٹ چھِ ونَان لوٗکَن چھِ یِوان راتَس سموار قہوٕ چیٛاوناونہٕ تہٕ مِٹھٲے دِنہٕ ماہرازَس ماہرازَس تہٕ ماہرنہِ چھ یِوان مٲنٛز لاگنہٕ بیٚیہِ چھ لوٗکَن یمن خوشی سان پونٛسہٕ دِوان یتھ گُلہِ میٛوٗٹھ چھِ ونان مٲنٛزِ رٲژ پٮ۪ٹھ چھِ یِوان بیٚیہِ دۄہ ولیمہ یتھ أسۍ سال تہِ چھِ یتھ أسۍ سال تہِ چھِ یِوان وننہٕ اَمہِ دۄہ چھِ یِوان رشتہٕ دارَن دوستَن تہٕ ہمساین سال دِنہٕ یتھ یتھ أسۍ وازٕوان چھِ ونان اتھ وازٕوانَس چھُ آسان الگ الگ پکوان یتھ مَنٛز رستہٕ کباب روگن جوش کوٚرمہٕ دانہِ ول کوٚرمہٕ گۄشتاب یمن مَنٛز کیٚنٛہہ خاص ناو چھِ اَمہِ پَتہٕ چھِ آسان رۄخصتی یتھ مَنٛز ماہراز چھُ پَنٕنۍ بارات ہیٚتھ یِوان تہٕ ماہرنہِ پانَس سۭتۍ نِوان رۄخصتی دوران چھِ یِوان ونناونہٕ تہٕ خوشی سان ماہرازس خیر مقدم کران سَتہٕ رٲژ دۄہ چھِ ماہراز تہٕ ماہرِنۍ واپس ماہرنہِ ہُنٛد گھرٕ دعوتَس یِوان تہٕ پانٛژَن شیٚن دۄہَن اَتی روزان ستہٕ رٲژ ستہٕ رٲژ کیٚن دۄہَن مَنٛز چھِ یوان لوٗکھ مُبارکَس تہٕ ماہرنہِ ہُنٛد گہَ ماہرنہِ ہُنٛد گھرِکۍ چھِ یمن مہمانن مِٹھٲے دِوان اَمہِ پَتہٕ گوٚو پھِرٕ سال ییٚمہِ دۄہ ییٚمہِ دۄہ ماہرا ییٚمہِ دۄہ ماہراز ماہراز گھرِکۍ گھرکہِ طرفہِ چھُ یوان ماہرنہِ ماہرنہِ ہنٛد گھرکیٚن دعوت کرنہِ تہٕ وازٕوان کھیٛاوناوان یم ہَسا چھِ یم ہَسا چھِ کیٚنٛہہ رسمہٕ یم سٲنِس خانٛدرَس دلچسپی تہٕ رٔنٛگیٖن چھِ بناوان